وعلیکم السلام السلامُ علیکم اہن حظ ٹھیکے حظ تُہۍ چھُو ٹھیکے آز دِتوٕ واریاہ کٲلۍ پَتہٕ تۄہہ دَرشَن یوکُن تۄہہ أس پٔتمہِ پٔتمہِ فینٕکۍ پونسہٕ چھو تۄہہ اَتھے کَنۍ وٕنہِ

تٲو حظ چونچہٕ حظ چھو ہَچو چونچہ سُے گَژھوا کِنہٕ تۄہہ گَژھوٕ کانہہ الگ ڈزاینس منٛز کِنہٕ سِمپٔل چھو تۄہہ ضوٚرت ادسا رُکِو بہٕ ہاوو تۄہہ یہِ چھُ اکھ یِم چھِ واریاہ چونچہِ اَسہِ آمتۍ تہٕ یِمو منز یُس تۄہہ پَسند کَژھۍوٕ تہ رٔٹِو تُہۍ تہٕ بییہِ ٲسو تۄہہ تٲو ضۄرت تٲو چھَنہ بٔڑ کیٚنٛہہ تہٕ لۄکٹی پہم تٲو چھو مطلب مطلب نا دَرمِیانس منزے تٲو چھَو اکھ سیکنڈ ییٚکے چھو بٕتھہ کَنہِ وٕچھو تُہۍ یِمو منز یُس تۄہہ پسند کھَسوٕ نُنہٕ چاے کِلو رُکو حظ یہِ گوٚو تۄہہ نُنہ چاے کلو تہِ کھنڈ کِلو تہِ چھُ کھنڈ چھُ کھنڈ کُس ہیوٗ کُس چھُ ضوٚرت تۄہہ ٹھیک اچھا ٹھیک یہِ روٚٹوٕ تۄہہ کھنڈ تہِ دِتوٕ تۄہہ کِلوٗیہِ چھُو ضوٚرت لیٚدرِ پاکیٹ تُل ژٕ اَپٲری سابٕنہِ پٔتۍکِن چھُے اوترُک چھو تۄہہ رودۍمٕتۍ ساڑ پانژھ ہتھ رۄپیہِ آزُک ووتو تۄہہ سَتھ ہتھ رۄپیہِ تُہۍ گٔژھۍتو کُنتہِ دُکاندارس نِش ییلہِ تۄہہ اَمہِ کھۄتہ کَم ریٹس مِلِو تہٕ تُہۍ ہیٚتو تٔتی اہن آز حظ چھُ درۄجر آز حظ چھُ بییہِ بٕتھہ یِہوٚے ریٹ أسۍ أسۍ تہِ دِمو تیِتۍسی اَسہِ کُس اَسہِ کُس حظ نَفع چھُ اتھ منز یِمے ہتھ رۄپیہ چھُ اَسہِ نفع تُہۍ چھو ونان اتھ اَسہِ چھُنہ گاٹہ اتھ منز اگر أسۍ پانژنے ہَتھن دِمو ہت حظ ییلہِ حظ تۄہہ بازرٕ بییہِ کُن ریٹس مِلیو ییٚمہِ نش کَم ریٹس مِلیو تُہۍ گٔژھو تہٕ أنِو سُہ کَتہِ حظ چھُو تۄہہِ سُہ حظ چھِ آز دُنیاہس مُلکس پونسن ہنز تٔنگی ییلہِ حظ بہٕ یہَے یمَے ہتھ رۄپیہ حظ چھِ أسۍ زینان ییلہِ نہٕ بہٕ یِم تہِ زینہٕ تیلہِ کٔمۍ حظ ووٚن مے دُکانس بِہُن اچھا ساڑ اچھا ساڑ شےٚ ہتھ کَر یِمے پَنٛژاہ رۄپیہ چھِنا گوٚبرا أسۍ زینان أسۍ کوت گَژھو تۄہہ حظ چھو تۄہہ حظ چھو پٔتِم تہِ بقایات تُہۍ حظ چھۄ پَتہٕ ژھٮ۪پے دِوان تُہۍ چھو نہ اَتھی یوان پَتہٕ چھو تُہۍ رٮ۪تہٕ پَتہٕ یوان اَتھہ ییلہِ تۄہہ نوٚو سامان چھو نِیُن آسان وۄنۍ چھَکھ ژٕ مےٚ رِشتہ دار تہٕ توے چھُسے بہٕ ژے پژان وَن ژٕ مے بییہٕ کانہہ آسہِ ہا کُس پَژی ژے ییٖتِس ٹایمس تُل تُل تہٕ فٔسٹس پیٹھ أنۍزِ تہٕ باقی تمہِ پَتہٕ بَنی نہٕ سامان کیٚںٛہہ فٔسٹس پیٹھ تراوکھ گوٚو جان تراوکھ نہٕ کہِیٖنۍ تہٕ وۄنۍ وٕچھکھ پَتہٕ پَتہٕ میون بُتھ تہِ ٹھیک چھو وۄںۍ بہٕ لِفافن منز تہِ بییہِ ٲس مگر أکۍمہِ ترٲزیو پَتہٕ پونسہٕ وۄںۍ ژھیپہٕ دِیو ٹھیک چھُ تُل سا بیہہ